اسلام علیکم وَرحمة اللہِ وبرکاتہ کینٛژَن ہِنٛدوستان کٮ۪ن ساینٹِسٹَن ہُنٛد ناو یُس چھُ اَتھ منٛز اَسہِ ناو ڈاکٹر اے پی جے عبدالکلام آزاد یُس ڈاکٹر اے پی جے عبدالکلام آزاد یُس اوس تٔمِس آیو خطاب دِنہٕ مِزایِل مین آف اِنڈیا تہِ اَز آو تٔمِس خطاب دِنہٕ سُہ ہَسا ٲس اَکھ گریٹ پٔرسٕنیلٹی واریاہ اَز اَصٕل نَفر اوس سُہ یٔمۍ ہسا کَنٛٹربیٛوٗشَن کوٚر واریاہ کیٚنٛہہ ییٚمہِ سٕنٛدۍ تھرٛوٗ ہِنٛدوستانَس منٛز ہسا آیہِ واریاہ ترقی ہسا آیہِ تٔمۍ سٕنٛدۍ تھرٛوٗ یَتھ پوٗرٕ ہِنٛدوستانَس منٛز گٔے واریاہ زیادٕ ترقی تٔمۍ سٕنٛدۍ سۭتۍ تہٕ یۄس ہَسا یہِ ترقی گٔے تہٕ أمۍ ہَسا بَنو ہینٛدُک یہِ ہَسا اوس گۄڈٕ تُج یِم واریاہ سختی اوس واریاہ غریٖب گۄڈٕ زیادٕ یہِ اوس اِون نیٛوٕز پیپَر اوس یہِ کٕنان یہِ ہَسا اوس اَخبار کٕنان سایکلَن پٮ۪ٹھ اوس یہِ اَخبار کٕنان پَتہٕ کٔرم کٲم تہٕ یہِ ہَسا گوٚو تھوڑا ہیوٚر پَہَن وارٕ وارٕ کٔرم تھوڑا ترقی یہِ گوٚو یہِ تھوڑا ڈیولَپ تہٕ اَمہِ پَتہٕ کٔرٕن کٲم

پَتہٕ ہَسا بَنیاو یہِ اِوٕن یہِ ہَسا بَنیاو پریٚزِڈنٛٹ صدر ہسا بَنیاو یہِ پوٗرٕ اِنڈیاہُک صدٕر تہٕ أمۍ کٔر زِنٛدگی منٛز واریاہ زیادٕ سٕٹرٛگٕل أمۍ سٕنٛد زیٖن زِنٛدگی نِش چھِ اَسہِ واریاہ سبق ہیٚچھان تٔمۍ سٕنٛز سٕنٛدِ مُتعلِق چھِ اَسہِ کالجَس منٛز پوٚرمُت یا سکوٗلَس منٛز چھُ اَسہِ بوٗزمُت پَنٕنٮ۪ن ٹیٖچرَن نِش چھِ اَسہِ بوٗزمُت أمِس مُتعلِق واریاہ زیادٕ کیٚنٛہہ کیٛاز کہِ أمۍ سٕنٛدِ سۭتۍ چھِ اَسہِ واریاہ اِنَسپایَر گٔمٕتۍ یُس ہَسا یہِ اوس عبدالکلام آزاد یُس ہسا اوس اے پی جے عبدل حاکِم زین العابِدیٖن عبدالکلام آزاد یہِ ہسا اوس أمِس ناو تہٕ یہِ ہَسا اوس مُسلِم مُسلمان مَذہَبُک اوس یہِ یہِ ہَسا ٲس اَکھ بیٚیہِ واریاہ زیادٕ گرٛیٹ پٔرسٕنیلٹی اِنڈیاہٕچ

یُس یہِ عبدالکلام آزاد اوس أمۍ ٲس زِنٛدگی منٛز واریاہ زیادٕ غریٖبی وُچھمٕژ پنٕنہِ لایفہِ منٛز یُس یِمَن یُس أمۍ سٕنٛدۍ گۄڈنِکۍ دور زِِنٛدگی ہٕنٛدۍ ٲس تَتھ منٛز ہَسا ٲس واریاہ زیادٕ سختی أمۍ بِچارَن تُجمٕژ تہٕ اَمہِ پَتہٕ ہَسا گٔے کٲم تہٕ اے پی جے یَن ہَسا کٔر اَمہِ پَتہٕ کٲم

زِنٛدگی منٛز ہسا تُج أمۍ سختی زیادٕ یعنی کہِ یِمَن ٲسۍ نہٕ پۅنٛسہٕ تِتھٕ پٲٹھٮ۪ن کِہیٖنٛۍ یِمَن ٲسۍ نہٕ پۅنٛسہٕ کِہیٖنٛۍ أمۍ مُتعلق تُج یِمَو واریاہ زیادٕ سختی یِم ہَسا ٲسۍ کَران کٲم یِم ٲسۍ دۄہَس کٲم کَران شامَن ٲسۍ یِم پَران یہِ ہسا ٲس یِہٕنٛز واریاہ زیادٕ پٔرسٕنیلٹی یُس أسۍ ؤنِتھ ہٮ۪کو بیٚیہِ أمِس وَرٲے ہَسا ٲسۍ بیٚیہِ تہِ ٲسۍ واریاہ یِمَو کٹنٛربیٛوٗشَن کوٚر مگر أمۍ سُنٛد

یُس کَنٹہِ کَنٛٹربیٛوٗشَن اوس پوٗرٕ ہِنٛدوستانَس منٛز یُتھ کوٚر نہٕ بیٚیہِ بیٚیہِ بیٚیہِ کٲنٛسہِ کیٚنٛہہ یِم ہَسا ٲسۍ واریاہ زیادٕ اَصٕل بیٛاکھ ہَسا اوس سَروٕناے رم رَمَن نوجا رَمَن نوجا یُس اوس یِتہِ اوس اَکھ ہِنٛدوستانُک ساینٹِسٹہٕ میتھامِٹِشَن اوس یہِ یہِ ہسا اوس کُنوُہ شت اَرداہ شتھ سَتٲجِیَس منٛز زایاے یہِ تہٕ کُنوُہ شتھ وُہَس تانۍ ہسا اوس یہِ تہٕ یِمو تہِ تُج پنٕنہِ لایفہِ منٛز گۄڈٕ واریاہ زیادٕ سختی تہٕ وارٕ وارٕ تہٕ کوٚر یِمَو قوٗ امہِ نِش تہٕ درایہِ بیٚیِس أکِس متعلِق ہسا زونیاو تٔمِس ہسا اوس ناو ہریش چنٛدرا یُس ہسا ہریش چنٛدرا اوس سُہ ہسا زایاو کُنوُہ شَتھ تُرٛواہَس منٛز موٗد سُہ کُنوُہ شَتھ ترٛیہِ شیٖتَس منٛز یِہٕنٛزِ زِنٛدگی یۄس یِمَن شیٚٹھَن ؤریَن ہٕنٛز زنٛدگی شیٚٹھٕ ؤری زِنٛدگی گٔے کَم زِنٛدگی مگر اَتھ منٛز ہسا بَنو یِمو واریاہ بوٚڈ ناو اَتھ زِنٛدٕ مےٚ بیٛاکھ اوس پسَنترٛا چندرا مہالانا مہالانا اوبی سُہ اوس بیٚکِس ناو یُس ہسا اوس اَرداہ شتھ ترُٛونَمتھَس منٛز زاو تہٕ کُنوُہ شیٚتھ دُسَتتس منٛز ہَسا یُس أمِس اَنت اوس تہٕ یہِ تہِ ہَسا اوس واریاہ زیادٕ فیٚمَس اوس أمۍ سُنٛد واریاہ کَنٛٹربیٛوٗشَن ہَسا کوٚر أمۍ تَمہِ ساتہٕ یہِ ہِنٛدوستانٕچ ایجوکیشَن دِنَس منٛز یعنی کہِ ہِنٛدوستانُک ایجوکیشَن سِسٹَم بہتر بَناوَس خٲطرٕ کیٛازِ تَمہِ ساتہٕ اوس نہٕ تٲلیٖم کُن تِتھٕ پٲٹھۍ رَجوٗع یِوان کَرنہٕ کیٚنٛہہ تہٕ اُمو ہَسا پھِرۍ لوٗکھ پانَس کُن بیٛاکھ ہسا اوس ایٚس کے رگنا رگناتھن ایس کے رگناتھَن یُس اوس یہِ ہسا زایو اَرداہ شیتھ دُسَتھس منٛز دُنَمتھس منٛز سوری موٗد ہسا کُنوُہ شیَتھ دُسَتھس منٛز گوٚو تقریٖبَن ٲس یِمَن شیٖتھ ؤری وٲنٛس شیٖتھ ؤری وٲنٛس گٔے بِلکُل ٹھیٖک اَتھ شیٖتھ ؤری وٲنٛسہِ منٛز ہَسا کٔر یِمَو پوٗرٕ لایف سَرف کَتھ پٮ۪ٹھ ییٚتھۍ ایٚجوکیشنَس پٮ۪ٹھ ہَس یِم ہسا ٲسۍ نہٕ اورٕیور کیٚنٛہہ تہِ کَران نہَ ہسا ٲسۍ یِم اورٕ یور بدل کیٚنٛہہ کٲم کارا کَران بٔلکہِ یِم ہَسا روٗزِ پٔرفیٚکٹہٕ پَننہِ کامہِ پٮ۪ٹھ تہٕ یِمو ہَسا کٔر کٲم یِمو ہَسا دیُت واریاہ زیادٕ فیٖلڈ یَتھ ہِندوستان کِس ایٚجوکیشَن سِسٹمَس وِنود جوری ہَسا اوس بیٛاکھ یُس وِنود جوری اوس یہِ ہَسا لیٹَسٹٕے نوٚوٕے پہن یہِ ہسا زایاو کُنوُہ شَتھ پانٛژٕترٛہَس منٛز تہٕ أمۍ سُنٛد خٲتمہٕ سپدٲو زٕ ساس ژورَس منٛز زٕ ساس ژۄ سوری زٕ ساس ژۄدہَس منٛز زٕ ساس ژۄدہَس منٛز ہسا موٗد یہِ بیٛاکھ اَکھ اوس تٔمۍ سُنٛد ناو جینٛت نارلِکَر جیت نارلِکَر تہِ ہَسا اوس بیٛاکھ اَکھ بیٚیِس اوس ناو باسکارا باسکارا تہِ ہَسا اوس اَکھ مدھوٗوسوٗدان مدھوٗوسوٗدان تہِ اوس بیٛاکھ اَکھ ساینٹِسٹہٕ یُس ہَسا اوس ہِنٛدوستانُک ہِنٛدوستان آریجَنُک یِ ہَسا چھِ تِم کیٚنٛہہ یِم ہَسا واریاہ مشہوٗر ٲسۍ ستنٛدرا ناتھ بوس ہَسا اوس بیٛاکھ اَکھ یُس تہِ ہَسا واریاہ زیادٕ فیٚمَس اوس بِلکُل ساینٹِسٹہٕ